السلامُ علیکُم وعلیکُم السلام ٹھیٖک چھُو حظ اہن حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ گَرِ چھُو حظ سٲری ٹھیٖک تُہۍ چھُو حظ یہِ کَمپیوٗٹر رِپیر وٲلۍ آ مےٚ حظ بوٗز یہِ مےٚ حظ اوس کَمپیوٗٹَرَس سِکریٖن پھٕٹمُت اکھ اہن حظ سُے لیپٹاپَس کَمپیوٗٹَر تٔتھی آ تَتھ حظ اوس سِکرٛیٖن پھٕٹمُت تَتھ چھِ واریاہ بُلَڈِنٛگ گٔمٕژ تَتھ چھِ یِوان لایِٹ چھِ تَتھ یِوان مگر تَتھ زَنہٕ کٲنٛسہٕ کَرِ میسیج چھِ کانٛہہ کَران تَتھ چھِ میسیج یِوان مَگر یورٕ چھُنہٕ پَتہٕ تَتھ ٹایپ گژھان کِہیٖنۍ اورٕچ چھِ یِوان تَتھ چھُ سِکرٛیٖن سورُے پھُٹمُت تُہۍ چھُو حظ ترٛاوان سُہ آ تُہۍ ؤنِو حظ مےٚ ٹایمِنٛگ بہٕ کَر یِم ہُتھ کَن بہٕ نہٕ حظ چھُنہٕ صُبحَس ٹایم کِہیٖنۍ صُبحَس ہٮ۪کہٕ نہٕ بہٕ اٮ۪تھ کِہیٖنۍ تہِ نہٕ تُہۍ کٔژِ بَجہِ حظ چھُو دَہ ٹُہ پانٛژھ اَدٕ ٹھیٖک حظ چھُ تَتھ کوٗتاہ حظ ہیٚیِو تُہۍ پَتہٕ پرٛایِس کیٛاہ آسہِ روزِ تَتھ نہ آرجِنَل حظ ژٕ حظ ژٕ حظ سُہ کیٛاہ حظ فٲیدٕ یی ڈُپلِکیٹ ترٛاوُن پَتہٕ تُہۍ کوٗتاہ حظ ہیٚکِو کٔرِتھ کَنسیشَن ہَتھ زٕ ہَتھ یہِ حظ چھِ زیادٕ گژھان شےٚ ساس حظ چھِ گژھان زیادٕ پانٛژھ ساس کٔرِو حظ پانٛژھ پانٛژھ ساس کٔرِو حظ وۄنۍ فایِنَل پانٛژھ ساس زٕ ہَتھ حظ اَدٕ ٹھیٖک حظ چھِ آ تۄہہِ کَتٮ۪تھ حظ چھُو دُکان مےٚ چھُ نہٕ پَے آ مطلب یہِ شفقتُن دُکان ییٚمہِ سایڈٕ حظ شفقت نہِ دُکان اَدٕ ٹھیٖک حظ چھُ مگر مےٚ حظ گژھِ مطلب یہِ گَژھِ کَمپیوٗٹَر مےٚ واپَس تیُتھُے گژھُن اِنشاء اللہ ٹھیٖک حظ چھُ بہٕ نہٕ حظ یِمبہٕ صُبحَس کٲلۍکٮ۪تھ حظ آ بہٕ بہٕ حظ یِمہٕ ژٔنٛدٕروارِ دۄہ صُبحَس حظ چھُنہٕ مےٚ ٹایم کِہیٖنۍ بہٕ حظ یِمہٕ ژٔندٕروارِ دۄہ اَدٕ ٹھیٖک حظ چھُ السلامُ علیکُم